ہیٚلو وعلیکُم اسلام چھُو کرُن ؤنِو تۄہہِ کیٛاہ چھُو کَرُن ہاں اَچھا

اَدٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ وَنو تۄہہِ تُہۍ کٔرِو پانہٕ تہِ کوٗشِش واونٕکۍ چھِ واو چھِ بَناوان تَتھ چھِ بَناوٕنۍ بیٚڈ ایلَس منٛز تہِ چھِ یِوان بَناونہٕ سیوٚد تہِ چھِ یِوان بَناونہٕ تتھ چھِ پوش کُلۍ وَوٕنۍ اکھ اکھ فُٹ اکھ اکھ فُٹ چھُ تھاوُن دوٗر دوٗر پوش کُل اکھ اکھ تَتھ چھُ ترٛاوُن گۄڈنیتھٕے ییٚلہِ ووَو ترٛاوٕنۍ چھَس کھاد تَلہٕ گۄڈٕ چھُ کھنُن دیُن چھُس پھیُر پَتہٕ چھَس ترٛاوٕنۍ کھاد پَتہٕ چھُس دیُن آب گۄڈنِکیٚن دۅہَن ترٛیٚنوَے یوٚتانۍ کُل دَرِ اوٚتانۍ چھُس دیُن آب ہیٚتھٕے پَتہٕ ییٚلہِ وۅنۍ ہَفتہٕ کھںٛڈ گژھَس تَمہِ پَتہٕ چھُس دیُن دۅیہِ دۅہۍ دۅیہِ دۅہۍ آب کیٛاہ چھُو بَناوُن آ بہٕ تہِ بَناوو تہٕ مَگر تُہۍ کٔرِو ناپانہٕ تہِ کوِٗشِش ہیٚچھنٕچ کیٚنٛہہ چھُنہٕ پَرواے بہٕ بَناوٕ آ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنِو کَر چھُ یُن کیٚنٛہہ چھُنہٕ پَرواے بہٕ یِمہٕ ٲش کٔرِتھ تۄہہِ کر ییٚمہِ ساتہٕ تُہۍ ؤنِو تَمہِ ساتہٕ یِمہٕ بہٕ ٲش کٔرِتھ اَتھ چھِ لاگٕنۍ پوش اَتھ چھُ بَناوٕنۍ شیرُن آنٛگُن گۄڈٕ پَتہٕ بَناوٕنۍ أنٛدۍ أنٛدۍ بیٚڈ تِمنٕے منٛز چھِ لگاوٕنۍ یِم پوش کُس کُس شوق چھُو تۄہہِ کَمہِ کَمہِ پوشہٕ ذٲژٕ ہُنٛد شوق چھُو تۄہہِ تُہۍ پانَے أنۍوا بانہٕ اَگر تُہۍ ؤنِو بہٕ اَنہٕ یورے چھِنہٕ ؤنکیٚنَس چھِ وَوان پوشہٕ بیٚول تہِ تَتھ تہِ چھُ نِہٲلۍ نیران ہرُد آسہِ گۅڈٕ چھِ یِوان پَتہٕ پھِرنہٕ اوٚکتوٗبَرَس منٛز تِم پوش چھِ ہیٚکان وَنٛدَس روٗزِتھ پَتہٕ چھِ تہِ مطلب گملہٕ آسان تِم چھِ آسان آسان پَتہٕ تھاوٕنۍ اَنٛدر تِم چھِ پَتہٕ یِوان پھِرنہٕ سونتھ مارچَس تِم چھِ مَگر وَنٛدَس منٛز تھاوان وُشنیرَس تِکیٛازِ سُہ سَردی وۄتھِ اینٚڈ کیٚن اکتوٗبرٕکۍ اینٛڈٕکۍ دۄہ چھِناہ آسان تِمنٕے دۄہَن منٛز چھِ یِم تھاوان اَنٛدر کُن پَتہٕ ایٛنڈِنٛگ اکتوٗبر فِلحال از تہِ چھُ یِوان پوش لگانہٕ نِہٲلۍ چھِ تَیار کیٚنٛہہ چھُنہٕ پَرواے سۄ گژھِ تَیار بہٕ یِمہٕ ٲش کٔرِتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ چھا حُکُم کیٚنٛہہ اَسہِ اۭں کیٚنٛہہ چھُنہٕ پَرواے بہٕ کرٕ ٲش کٔرِتھ درمُن چھُ لاگُن تَتھ چھُ کانٕج اَنٕنۍ سُہ چھُ سُہ ژھۅٹہٕ درمُن آسان سُہ چھُ سُہ مَرژٕوانٛگَن گاسہٕ ہیٛوٗ آسان سُہ چھُ اَتھ کَڈُن نیٚبر سُہ چھُ تھَوُن تُہۍ تھٲوِزیٚو سُہ کٔڈِتھ بہٕ اَنہو تۅہہِ درمٔن کانجہِ یورَے تِمَے لَگاوو اَتھ یہِ چھِ میٚژ پھِرٕنۍ اَتھ چھِ آسان تِم تھوڑا تھوڑا کرٕنۍ گُڈٲے ہِش تَلہٕ میٚژِ تٔتھۍ منٛز چھِ وَوٕنۍ یِم درمٕنۍ کانٛجہِ پَتہٕ دیُن سگ پَتہٕ آسوٕ تۄہہِ اِنشاللہ اَصٕل باغ گژھوٕ تۄہہِ پَتہٕ پانہٕ کوٗشِش کَرٕنۍ ایلَس منٛز تہِ چھِ بَناوان یِتھٕ کٔنۍ چھِ سیوٚد تہِ ہیٚکان بَنٲوِتھ یِتھٕ کٔنۍ مطلب پَنٕنۍ مَرضی آسہِ تتھٕ کٔنۍ چھُ بَناوُن تِتھٕے کٔنۍ ہیٚکو بَنٲوِتھ اَہَن حظ آ کوٚت جایہِ یُن کَتھ جایہِ چھُ دٔے پوٗرِ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ چھا کیٚنٛہہ حُکُم اسہِ لایَق اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے ٲش کٔرِتھ یِمو أسۍ آ واتو أسۍ چلو ٹھیٖک بِہِو خدایَس حَوالہٕ